پرٛٮ۪تھ کانٛہہ گیم گِنٛدنَس منٛز چھِ آسان اِنسان سٕنٛزٕ یِمہٕ خیالات تہِ احساساس جُڑِتھ فیٖلِنٛگٕس چھِ آسان اِنسان سٕنٛز ضوٚرَتھ اَتھ منٛز جُڑِتھ چھِ آسان کہِ زینُن تہٕ ہارُن چھِ یہِ چھُ گیمہِ ہُنٛد اَمہِ کھیلُک اَکھ حصہٕ آسان اَکھ بوٚڈ حصہٕ چھُ آسان اَتھ وَنَو أسۍ سارِوی کھۄتہٕ بوٚڈ چھُ یِہوٚے آسان تِکیٛازِ ییٚمہِ ساتہٕ نتیٖجہٕ چھُ کُنہِ چیٖزُک نیران تَمہِ چیٖزُک چھُ سارِوی کھۄتہٕ بوٚڈ حصہٕ سُے آسان یِتھَے کٔنۍ چھِ اگر أسۍ کُنہِ گیمہِ ہِنٛز کَتھ کرو تَمیُک نتیٖجہٕ چھِ سارِوی کھۄتہٕ بوٚڈ حصہٕ چھُ تَمہِ گیمہِ ہُنٛد سُے آسان ییٚمہِ ساتہٕ تَمِکۍ نتایِج تَمِکۍ رِزَلٹ چھِ اَسہِ یِوان برٛونٛہہ کَنٮ۪تھ کٔمۍ ہوٗر کٔمۍ زیوٗن اِنسانَس پَزِ پَنٛنٮ۪ن اِموشَنن پٮ۪ٹھ تِم پَنٛنٮ۪ن خیالاتَن پٮ۪ٹھ پَنٛنٮ۪ن احساساتَن پٮ۪ٹھ تَمہِ ساتَن قابوٗ کَرُن سُہ گوٚژھ نہٕ یِمَن فیٖلِنٛگسَن منٛز یِتھ یہِ مطلب سُہ گوٚژھ نہٕ پَنٛنِس پانَس پٮ۪ٹھ سُہ گوٚژھ نہٕ پَنٛنہِ پانُک اَکھ یُس تٔمِس پَنٛنِس پانَس پٮ۪ٹھ قابوٗ چھُ آسان سُہ گوٚژھ نہٕ تَتھ یَلہٕ ترٛاوُن کِہیٖنۍ مے بھی ہو سکتا ہے سُہ ہیٚکہِ پتہٕ فیٖلِنٛگ مطلب ییٚمہِ ساتہٕ تٔمِس ییٚمہِ ساتہٕ سُہ یوٗتاہ زیادٕ ڈُبِتھ گژھِ یِمَن چیٖزَن منٛز تٔمِس یی نہٕ پتہٕ کِہیٖنۍ سمجھ سُہ ہیٚکہِ پتہٕ کیٚنٛہہ چیٖز تہِ کٔرِتھ مےٚ نزدیٖک چھُ اَمہِ سوالُک جواب یِہوٚے کہِ اِنسانَس پَزِ تَمہِ ساتہٕ پَنٛنٮ۪ن یِمَن احساساتَن پٮ۪ٹھ قابوٗ کَرُن تاکہِ یُتھ نہٕ سُہ کانٛہہ غلط سٕٹٮ۪پ ہٮ۪کہِ تُلِتھ کِہیٖنۍ ییٚمیُک پتہٕ تٔمِس احساس گژھِ سُہ وقت گُزرِتھ تو اِنسانَس پَزِ گیمٕس منٛز یہِ چھُ ضٔروٗری بیٚیہِ اَکھ سٕپوٹٕسمینشِپ گژھِ یہِ ضٔروٗری ہاوُن مِثال کے طور پر کانٛہہ گیم چھےٚ یِم چھِ آسان پانہٕ ؤنۍ گِنٛدان اگرَے کانٛہہ پٕلیَر کُنہِ ساتہٕ ؤسِتھ پیوٚو دَکہٕ لوٚگُس لوٚگُس زخمی گوٚو بیٚکِس ٹیٖم کِس پٕلیرَس پَزِ ضٔروٗری أمِس نِش یُن أمۍ سُنٛد حال پرٛژھنہِ ژےٚ مَہ لوٚگُے ژےٚ مَہ چھِ ضوٚرَتھ کیٚنٛہہ ژےٚ مَہ چھےٚ ترٛیش ضوٚرَتھ یا باقٕے باقٕے چیٖز چھِ اِنسانَس پَزِ ضٔروٗری گۄڈٕنٮ۪تھ پَنٕنۍ یہِ ہنٛڈرنٛڈ پٔرسَنٛٹ دیُن اَتھ منٛز کہِ یہِ گوٚژھ قابوٗ ہٮ۪کُن پَنٛنٮ۪ن اِموشنَن کٔرِتھ چاہے سُہ زینہِ چاہے سُہ ہارِ